بہٕ چھُس یہِ فُڈ آرڈر کَران واپَس تِکیٛازِکہِ یہِ چھُنہٕ تیُتھ کیٚنٛہہ یُتھ بَہ سونٛچان اوسُس یِم چیٖز اَتھ منٛز آسٕنۍ گٔژھۍ تِم نَسا چھِنہٕ اَتھ منٛز موٗجوٗد کیٚنٛہہ بیٚیہِ ہَسا چھِنہٕ یہِ صحتہٕ خٲطرٕ ٹھیٖک کِہیٖنۍ تہِ اَوَے چھُس بہٕ یہِ کَران رِٹٲرٕن واپَس یہِ فُڈ یہِ ہَسا چھِ صحتہٕ خٲطرٕ وارِیاہ مُضِر یِہوے چھُ میون ریٖزَن اَمہِ خٲطرٕ واپَس کَرنُک